السلام تُہۍ چھُو حظ جِوٮ۪لری وٲلۍ مےٚ حظ کوٚر جِوٮ۪لری والٮ۪ن فون آچھا آچھا آچھا تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ اَہن حظ اَصٕل پٲٹھۍ مےٚ حظ اوس بٔچی خٲطرٕ حظ سٮ۪ٹ اَکھ ضوٚرَتھ اَہن حظ

مےٚ ؤنۍتو تُہۍ کۭتِس حظ چھُو گرٛام کٕنان اَتھ اَتھ اَتھ چھےٚ کیٚنٛہہ کٔمیا کٔمی پیٖشِیَہ گژھِ سہٕ کیٚنٛہہ اَہن حظ تُہۍ چھُو حظ ژوٚوُہ کیرٮ۪ٹ برابر کٕنان تۄہہِ راجواڑی کٔرۍ ؤرۍ چھُو حظ آز چھےٚ نہٕ حظ یِمَن کورٮ۪ن اَلگٕے مٮ۪نٛگہٕ دَگ

مےٚ زٕ ترٛےٚ زٕ ژور لَچھ تام حظ گژھِ ہا اَسہِ سٮ۪ٹہٕ پیوٗنٛتَہ اَکھ تٔمِس لۄکٹُے آز چھُ نہٕ حظ درٛۄجَر بَلایَہ کورِ مول کیٛاہ اَہن حظ ژور پانٛژھ لَچھ اَہن حظ اَہن حظ اَچھا اگر کٔمی پیٖشی کیٚنٛہہ گژھِ ۂس بہٕ حظ اَنہٕ ۂس تیٚلہِ زٕ اَکھ اَنہٕ ۂس تیٚلہِ چوکَر سٮ۪ٹ بیٚیہِ اَنہٕ ۂس تیٚلہِ ہُہ بوٚڑ یُس حظ رانی ہار ہیوٗ چھِ سُہ سُہ تہِ آچھا آچھا ٹھیٖک مےٚ ؤنۍتو اَتھ سۭتۍ دوٗر ووٗر آسہِ حظ سۭتۍ بٔنٛگرِ تہِ دِوان سۭتۍ آچھا مےٚ حظ دوٚپ اَتھ منٛز مَہ چھےٚ بٔنٛگرِ تہِ یِوان اگر بٔنٛگرِ تہِ یِہَن سُہ گٔیو زیادٕ اَگر ہَلکَے پَہَم بَناوو سُہ بَنہِ نہٕ حظ سُہ مہٕ حظ یِیَس پَتہٕ پھٕٹِتھ وٕٹھِتھ سِگنِٹی وٲج تہِ چھےٚ واجہِ تہِ چھُو حظ کٕنان کیٛاہ چھا ڈایمنٛڈ رِنٛگ تہِ اٮ۪ویلِبٕل اَچھ بیٚیہِ اِٹیلیَنَس تہٕ ہُتھ چھِ حظ ریٹ ہِشی کِن اَلگ اَلگ اَدٕ حظ شُکریہ بہٕ کَر کَرٕ وِزِٹ تُہنٛدِس اَتھ پٮ۪ٹھ چلو شُکریہ شُکریہ السلامُ علیکُم